وَعلیکُم سَلام اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک اَسہِ أسۍ باغس کَرٕنۍ کَٹٲے اَسہِ حظ چھِ زٕ باغ

کُلۍ چھِ اَکھ ہتھ تٕرٛہ پیٚٹھی پیٚٹھی أکِس باغس نَہ گُڈٲے وُڈٲے چھےٚ کٔرِتھ تہٕ وَنہِ چھُ ونٛدٕ ووت نزدیٖک تہٕ کَٹٲے چھےٚ کَرٕنۍ

یوٗتاہ تۄہہِ اور آسیو مطلب کہِ پتہٕ کیٛاہ چھُو تُہۍ پتہٕ کیٛاہ چھُو تُہۍ أکِس أکِس باغس کیٛاہ چھُو تُہۍ ہٮ۪وان بیٚکِس باغس چھِ شےٚ ساس بیٚیہِ بہہ ساس رۄپیہِ چھِ زٕ باغ أکِس باغس شےٚ تہٕ بیٚکِس تہِ شےٚ اَچھا ٹھیٖک ییٚتی کھیوٕ بتہٕ کٔژ نفر یِیِو تُہۍ ٲٹھ نفر زٕ دۄہ لگنسہٕ اَچھا ٹھیٖک تُہۍ کَتہِ چھُو روزان پانہٕ اَچھا ٹھیٖک مےٚ کٔرِو تُہۍ اٮ۪کاوُنٛٹ نمبر سٮ۪نٛڈ تہٕ بہٕ کَرو تۄہہِ پونٛسہٕ سٮ۪نٛڈ نَہ تہٕ اگر گۄڈَے کٔرِو کَٹٲے وَٹٲے تہٕ گۄڈٕ وٕچھٕ بہٕ کِژھ گٔے تہٕ پتہٕ کر بہٕ تیٚلہِ پونٛسہٕ سٮ۪نٛڈ ٹھیٖک چھُنَہ اَچھا ٹھیٖک اَچھا ٹھیٖک اَچھا ٹھیٖک اَچھا ٹھیٖک گُڈٲے چھِ مےٚ کٔرِتھ ییٚلہِ وٕچھِ کَٹٲے کٔرِ اَصٕل تہٕ تیٚلہِ کٔرِو پتہٕ گُڈٲے تہِ نٮ۪کٕسٹ یِیر چَلو حظ ٹھیٖک حظ چھُ ٹھیٖک چھُ تُہۍ کر پٮ۪ٹھ یِیِو تُہۍ کَر پٮ۪ٹھ یِیِو کامہِ پگہٕے پٮ۪ٹھ اگر یِیِو تہٕ یَتھ چھُ موسم تہٕ دوٚن دۄہن دَپان ٹھیٖک